یِتھ پٲٹھۍ أسۍ پَنٛنہِ کٔشیٖرِ کُن چھِ نظر تراوان ییٚتہِ چھِ اَکھ سارِوی کھۄتہٕ بوٚڈ بارٕ ڈانسَر یا سِنٛگَر ییٚمِس ونان چھِ أسۍ بابَڑ مُدَثر سُہ چھِ واریاہ فٮ۪مَس آل اَوَر اِنٛڈِیاہَس منٛز سُہ چھِ گومُت اِنڈِیاہَس منٛز واریاہَن جایَن تٔمۍ چھِ تَتہِ واریاہ سانٛگ ؤنۍ مٕتۍ یَتھ ہر کانٛہہ اِنٛڈِیَن یُس ہر کانٛہہ اِنڈِیَن چھِ یا کَشمیٖری یُس چھِ سُہ چھِ کران تَتھ لایِق تٔمۍ سٔنٛدیٚن سانٛگَن ہر کُنہِ سانٛگَن سُہ چھِ واریاہ واریاہ واریاہ واریاہ فٮ۪مَس چھِ سُہ سُہ ہٮ۪کہِ کُنہِ تہِ بالی وُڈ فِلمہِ منٛز یا ہالی کانٛہہ تہِ فِلِم زَنہٕ آسہِ سُہ ہٮ۪کہِ تَتھ منٛز تہِ اٮ۪کشَن مطلب تَتھ منٛز حصہٕ نِتھ تٔمِس چھِنہٕ کانٛہہ تہِ مطلب سُہ شٕے شاے نٮ۪س یا کیٚنہہ سُہ چھِ تٔمِس سٔہ پریشٲنی چھِنہٕ تٔمِس سُہ چھِ واریاہ اَکھ اَصٕل ڈانَس ڈانَس تہِ چھِ سُہ کران اَصٕل سُہ چھِ گٮ۪وان تہِ اَصٕل آل اَوَر اِنٛڈِیا تٔمِس چھِ آورٕے یِوان اِنٛڈِیا پٮ۪ٹھ مطلب مطلب ژٕ یہِ سا یور گٮ۪ونہِ مچھَن پٮ۪ٹھ سُہ چھِ اِنٛڈِیَن آیڈَلَس منٛز تہِ گومُت سُہ چھِ واریاہ فٮ۪مَس آل اَوَر اِنٛڈِیا تٔمۍ سٔندۍ یِم سانٛگ چھِ تِم چھِ واریاہ ہِٹ گژھان ہر کُنہِ جایہِ تِم چھِ واریاہ واریاہَن کَنٛٹریٖن منٛز تِم تٔمۍ سٔنٛدۍ سانٛگ بوزان تہٕ چھِ واریاہ اَصٕل سانٛگ گٮ۪وان سُہ چھِ رٔلیٹیبُل سانٛگ گٮ۪وان تٔمِس چھِنہٕ سٔہ ہُہ ہُتہِ یہِ سانٛگ چھِنہٕ سُہ مطلب تٔمہٕ پنجابی وَنجابی سانٛگ سُہ چھِ اُردُو پٲٹھۍ گٮ۪وان سانٛگ کَشمیٖری پٲٹھۍ تہِ وَنان تمَن سانٛگَن منٛز چھِ آسان واریاہ مطلب رٔلیٹیبُل تمَن چھِ سُہ واریاہ ریلٹی سُہ چھِ ریلٹی سانٛگ وَنان تٔمۍ سٔنٛدۍ سانٛگ چھِ واریاہ ہِٹ گژھان تٔمِس چھِ تٔمۍ سٔنٛدیٚن سانٛگَن چھِ مِلیَنَن منٛز وِو یِوان سُہ چھِ واریاہ بہتریٖن سِنٛگَر